میٲنۍ ہوبی چھِ کُکِنگ مےٚ چھِ کُکنگ واریاہ زیادٕ پَسند بہٕ چھَس ہر ہَفتہٕ بَناوان نٔو نٔو ڈِش مےٚ چھِ واریاہ اِنٹرَسٹ کُکِنگ منٛز کیوں کہِ اَمہِ سۭتۍ چھُ مےٚ پانَس اِنسپریشن مِلان بیٚیہِ ییٚلہِ نہٕ بہٕ کُکِنگ چھَس کران ییٚلہِ بہٕ نٔو ڈِش چھَس بَناوان پَتہٕ چھَس بہٕ پَنٕنین گرِ کین دِوان تِمن چھَس بہٕ فیٖڈ بیک ہیوان مےٚ کیُتھ بَنو تِم چھِ مےٚ ہمیشہٕ موٹِویٹ کران کہِ ژےٚ بَنووُتھ واریاہ زیادٕ اَصٕل پَتہٕ چھُ مےٚ تَمہِ سۭتۍ واریاہ موٹِویشن مِلان بیٚیہِ کہِ دۄہ چھس بہٕ پَتہٕ تَمہِ کھۄتہٕ تہِ اَصٕل بَناوان کُکِںگ چھِ مےٚ کَشمیٖرَس منٛز چھُ بیٚیہِ زیادٕ کُکنگ کُنٕے کورین آسان یہِ چھُ مَسٹ ہر أکِس کورِ خٲطرٕ یہِ گژھِ تَگُن ہر أکِس کورِ کیوں کہِ کورِ چھُ آسان بیٚیہِ کہِ سُند گرٕ گژھُن